ہیلو کیاہ ژٕ مےٚ سا ٲسۍ کٔرمٕژ اکھ کیب کٔرمٕژ پگہہ ہسا چھُ مےٚ گژھُن بس سِٹیشن چھُ مےٚ گژھُن پگہہ صبُحٲے دہ بَجے ژا سا گوٚژُکھ واتُن ایٚکزیکٹ میانہِ جایہِ بہٕ سا چھُس روزان گندربلس منٛز یَتھ ناو چھُ ووکھُر تہٕ اور ہسا گوٚژکھ ژٕ واتُن پگہہ برابد نو بَجے نو بَجے واتَکھ ژٕ سٲنِس ایریا ہَس منٛز اَسہِ ہسا چھِ کرٕنۍ کٲم أسۍ کَرو پَتہٕ چھِ اَسہِ کیٚنٛہہ سامان وامان چھُ اَسہِ اَتھ کیب منٛز تھوُن تہٕ اَسہِ ہسا چھِ کرٕنۍ کٲم اَسہِ چھُ نیرُن پَتہٕ واتُن چھُ اَسہِ پَنٕنِس بَس سِٹیشنس پٮ۪ٹھ یُس ہسا یہِ بَس سِٹیشن چھُ یہِ ہسا چھُ واریاہ دوٗر ییٚتہِ پٮ۪ٹھہٕ کَم سے کَم ہسا چھُ یہِ ترٕٛہ کِلومیٖٹر تَوے ہسا چھُسٔے بہٕ وَنان ژےٚ ژٕ وٲتۍ زِ گنٹہٕ برونٛہہ سٲنِس ایریا ہَس منٛز پَتہٕ ہسا کَرو أسۍ کٲم أسۍ نیرو ییٚتہِ آرام سان تاکہِ اَسہِ گژھِ نہٕ لیٹ گژھُن کیازِ کہِ یَتھ ایریا ہَس منٛز أسۍ بَسان ہسا چھِ یَپٲر ہسا چھِ گژھان کٲم جیم چھُ آسان واریاہ گاڑٮ۪ن ہُند تاکہِ یۄس میٲنۍ دہ بَجے چھِ بَس سِٹیشنَس پٮ۪ٹھ گٲڑ نیرن خٲطرٕ سُہ نہ گوٚژھ نہٕ لیٹ گژھُن تتھ کِہینۍ تَوے ہسا چھُسٔے ژےٚ بہٕ اَکہِ لَٹہِ بیٚیہِ اَلتِجا کران ژٕ ہسا گوٚژُکھ واتُن ٹایمَس پٮ۪ٹھ سٲنِس ایریا ہَس منٛز یعنی کہِ پَتہٕ ہسا نیرو أسۍ آرام سان تہٕ گژھو ہسا أسۍ بَس سِٹیشنَس پٮ۪ٹھ یِہوے ہسا چھِ میٲنۍ رِکویسٹ اکھ تۄہہِ ٹایم ہسا کٔرزیو خاص خیال یعنی کہِ نو بَجے وٲتِو تُہۍ یور تاکہِ دَہن تام واتہٕ بہٕ بَس سِٹیشن آرام سان تہٕ بَس ہسا چھُ مےٚ یِتُے ژےٚ آز وَنُن